اسلام علیکُم ڈرایوَر صٲب تۄہہِ چھو پَیی آز کیاہ چھُ چَلان آز چھُ کووِڈ چَلان کووِڈَس مَنٛز کیاہ کیاہ چھِ وٕچھ اَسہِ یہِ چھو تُہۍ پَیی تُہۍ کیازِ چھو نہٕ ماسک لاگان ماسک چھِ ضروٗری حظ لاگٕنۍ ماسک لاگنَس سۭتۍ بَچہِ چون پریٖوار چون صحت صُبحَس درٛاو اَتھٕ چھَل سینٹایِز کَر ماسک گٔے لاگٕنۍ یہِ مَطلَب گَنٛدٕ ہَوا سۭتۍ چھِ چھٲتۍ گژھان خَراب اکھ أکۍ سُنٛد زُکام چھُ آسان تمہِ سۭتۍ چھِ ٹرانسفَر گَژھان یِم بیٚکٹیریا پَتہٕ چھو تُہۍ یِوان یِتھے کٔنۍ پَنٕنۍ بَچہِ ہُنٛد سوٗنٛچِو ماسک تھٲیِو لٲگِتھ ماسک ٲسِو تھاوان پوٗرٕ ہایجیٖنُک خَیال تھٲیِو کیاز کہِ کووِڈَن نی واریاہ واریاہ زیادٕ واریاہ زیادٕ مٲرِتھ اِنسان مٔر تہِ واریاہ مَران تہِ چھِ اِسلیے تھٲیِو پَننہِ صحتُک خَیال ماسک ٲسۍ زیو لاگان ہَر ہَمیشہ ییٚمہِ ساتہِ تہٕ گَرِ دراو اَلبَتہَ گَرِ اَندَر پَتہٕ ماسک تھاوٕنۍ نیٚبَر کٔڑِتھ پَننہِ ہایجیٖنُک خَیال تھاوُن سینٹایز پانہٕ کَرُن پَلَو چینٛج کَرٕنۍ تورٕ یِتھ پَننیٚن بَچَن ہُنٛد خَیال تھاوُن دوٗر روزُن تھوڑا بہت